گَوَرمِنَٹھ تہٕ نان پرٛافِٹ آرگٕنایزیشَن چھِ اسہِ واریاہ مدَد کَران کھیل کوٗدَس منٛز تِم چھِ گرٛاوُنٛڈ بَناوان بیٚیہ چھِ گِنٛدنہٕ خٲطرٕ سامان مہیا کَران سِٹیٹ لیولہِ پٮ۪ٹھ بیٚیہ سٲرسے